اسَلام علیکُم اَسِہ حظ ٲس کیب کٔرمٕژ آرڈَر تہٕ تُہۍ وٲتِو نہٕ ٹایمَس پٮ۪ٹھ کہینۍ زِ أسۍ ہٮ۪کوٕ زٲنِتھ یہِ تۄہِہ کیازِ کٔروٕ ڈِلے تہٕ أسۍ چھِ یَژھان وٕ آرڈَر کٮ۪نسٕل کَرُن تہٕ اَسہِ چھُ نیرُن جلدی